اسلامُ علیکُم تہٕ بہٕ چھسو سونچان یہِ مےٚ چھُ ٹورِسٹ اکھ ییٚتہِ آ مےٚ چھُ اتھ منٛز چھُ مےٚ اوس سیفران کَینٛہہ ضوٚرَتھ تٔمِس تُہۍ چھُوا سیفران سیفران دُکان چھُوا تۄہہِ سیفران چھِوا تُہۍ کٕنان اسہِ اوس سیفران ضوٚرَتھ کۄنگ کۄنگ اسہِ کِتھ پٲٹھۍ میلہِ یہِ مطلب اسہِ گٔژھ کوسٹ تہِ پتہ لَگٕنۍ کہِ اسہِ کِتھ پٲٹھۍ کۭتِس کہِ اچھا اچھا اچھا اچھا بیٚیہِ اوس اسہِ مِرٕچ وِرٕچ تہِ ضوٚرَتھ مِرٕچ مِرٕچ چھِوا تُہۍ کٕنان کشمیٖری مِرٕچ اچھَا اچھَا اچھَا نہَ نہَ نہَ مےٚ چھُ کشمیٖری مِرچی اصٕل اِنشا اللہ اِنشا اللہ تمہِ برونٹھ کَرو تۄہہِ اوٚڑ گٔنٹہِ برونٹھٕے کَال تہٕ ییٚمہِ ساتہٕ أسۍ یَیٚتہِ نٮ۪رو ٹھیٖک چھِ حظ ادٕ حَظ بیٚہہ حَظ سَلام وعلیکُم